بہٕ وَنہو تۄہہِ پَنٕنِس نَگیٹِوٗ ایٚکسپیٖریٖنسَس منٛز پنٕنِس فونَس مُتعلِق یُس مےٚ پٔتۍمہِ رٮ۪تہٕ اَنیٛاو تٔمۍ دیُت نہٕ مےٚ کِہیٖنٛۍ تہِ فٲہِدٕ آ تِکیٛازِ سُہ اوس واریاہ ؤسِتھ کالٹی ہُنٛد آ تہٕ سُہ گوٚو مےٚ جلدی خراب تَتھ سُہ اوس رِیَل می ہُنٛد رِیَل می کالٹی ہُنٛد سُہ گوٚو مےٚ جلدی خراب تتھ ٲس نہٕ آ کیمرا کالٹی تہِ تِژھ اَصٕل کیٚنٛہہ آ تَتھ ٲس نہٕ یہِ کال سُپیٖکَر تہِ اوس نہٕ تَتھ ٹھیٖک کِہیٖنٛۍ تہِ بیٚیہِ ٲس تَتھ سِٹوریج گٔے تَتھ جلدی فُل سُہ اوس ہینٛگ تہِ ہینٛگ گژھان تٔمۍ دیُت نہٕ مےٚ کِہیٖنٛۍ تہِ فٲہِدٕ تٔمۍ دیُت مےٚ واریاہ نۄقصان یِوت